مےٚ حظ چھِ یہِ اَکھ بُک ساروی منٛز خۄش گژھان تہٕ سۄ گٔے گاڈ آف سٕمال تھِنٛگٕز یَتھ اَروٗندٔتی راے چھےٚ رایٹَر تہٕ بیٚیہِ موٗوی پی کے تَتھ چھِ سُہ چھِ مےٚ امہِ موٗجوٗب خۄش گژھان تِکیٛازِ تَتھ یۄس اٮ۪کٹرٛس چھِ سۄ چھِ یہِ اَنوٗشکا شرما تہٕ سۄ چھِ مےٚ واریاہ خۄش گژھان تمہِ موٗجوٗب